برونٛٹھمِس تہٕ أزکِس کیاہ چھِ فرق ییٚلہِ برونٛٹھ کانٛہہ گُزران اوس پَتہٕ ٲس تہٕ پَتہے لَگَان یہِ کَر گُزرِیو یہِ کَر تٔمِس اوس آسان خبَر کُوٚتاہ ٹایِم گوٚمُت آز پَتہٕ واریاہ ٹایِم اوس تٔمِس آسان گوٚمُت گُزرَیٚمتِس اَدٕ ٲس لَگان پَتہ أزکِس ٹایمَس منٛز چھِ اَز چھِ سۄ ٹؠکنالجی اگر کانٛہہ گُزران چھُ سٮۭتِی چھُ گَژھان فون پھَلٲنۍ ہَسا گُزرِیَو یِتھ کٲٹھۍ تہٕ کہ مان ژٕ تَمے وِز چھِ لَگان پَتَہ بیٚیہِ حظ چھِ مان ژٕ ہُہ نیبرِم مان ژٕ یہِ واریاہ بونٛٹھ حظ ٲسۍ برونٛٹھ ٲس واریاہ سَختی اَز چھِنہٕ سُۄ سَختی کینٛہہ برونٛٹھ حظ اگر کانٛہہ مرِہا اسہِ ٲس پؠوان گۄڈٕ مطلب شیشۍ سوزٕنۍ سوزُن کانٛہہ شیٚشۍ ییٖتِس کالَس سُہ تور اوس آسان وات مطلب سُہ اوس شیش نِوان چاہے سُہ کُنہِ پَرچَس پؠٹھ نیہا لِیَکھِتھ یا کانٛہہ نَفر سوزہان أسۍ کُن شیش مطلب شیش ہؠتھ مطلب کانٛہہ گُزریو مطلب سُہ چھُ تٔمِس رِشتہٕ دار أسۍ سُہ نسا اوس ٹایمَس پؠٹھ تورٕ واپَس واتان کہِ ییٖتِس ٹایمَس سُہ مطلب اوسُکھ آسان سُہ تہِ کوٚرمُت بیٚیہِ ہسا چھُ مطلب وٕنکؠن کِس وقتَس منٛز آیہِ واریاہ سہوٗلِیَت برونٛٹھ نہ حظ ٲسۍ فون تہِ کینٛہہ وٕنکؠن چھُ فون تہِ برونٛٹھ ٲس نہٕ مطلب کانٛہہ چیٖز کینٛہہ یُس سون حظ اوس آسان گنٛٹن ہُنٛد سَفر حظ اوس آسان مطلب وُنکیٚن حظ چھُ سُہ مِنٹَن منٛز کینٛژھن مِنٹَن منٛز ہؠکان مطلب أسۍ طے کٔرِتھ بیٚیہِ حظ آیہِ واریاہ سہوٗلِیَت یہِ برونٛٹھ اوس مطلب گژھان اِنسان أکِس اَکھ سُنٛد أکِس اَکھ اوس سادَن اوس کَرُن اوس وٕنکؠن نہ حظ چھِ سُہ وَقٕت کینٛہہ وٕنکؠن حظ چھِ سٲری پانَس پان